مےٚ چھُ واریاہ زیادٕ نوٕزپیپَر اصل لَگان تِکیازِ یہِ چھ اَسہِ واریاہ نِوٕز واتناوان دُنیاہچہِ سٲری نِوز چھِ یہِ واتناوان بیٚیہِ چھِ یہِ واریاہ زیادٕ سَستہٕ پیٚوان بیٚیہِ چھِ امہ اَخبار سۭتۍ چھِ أسۍ سٲری نِوز بوزان بیٚیہِ چھِ نہٕ اتھ کینٛہہ خرچ پونٛسہٕ تہِ گَژھان کینٛہہ یہِ چھُ سَستہٕ واریاہ زیادٕ پیٚوان یہِ چھُ مےٚ واریاہ زیاد ٹوٹھ بہٕ چھَس دُہٲے اَنان یہِ نِوز پیپَر